آز برونٛٹھ دہ پنٛدہ ؤری اوسُس بہٕ پنٕنہِ بالکنی منٛز بیٚہِتھ مےٚ پے ہمسایَن ہِنٛدِس أکِس باغس کُن نظر یتھ مےٚ پھٕلے وٕچھ برجستہٕ مےٚ آو پننِس ذہنَس منٛز مےٚ دوٚپ چھُنہ یۄس مےٚ یہِ خٲلی پَنٕنۍ زٔمیٖن چھِ بہٕ تہِ بناو اَتھ منٛز یُتھُے اکھ باغ اَکھ تمہِ پتہٕ کٔر مےٚ کٲم بہٕ گوس أکِس نرسٔری منٛز تَتہِ اوٚن مےٚ کُلۍ ہتھ کھنٛڈ تہٕ اوٚن مےٚ یہِ تہٕ وو مےٚ اتھ پنٕنِس اتھ خٲلی زٔمیٖنس منٛز تَمہِ پتہٕ کٔر مےٚ اَتھ کٲم تمہِ پتہٕ دیُت مےٚ یِمن کُلؠن آب کھاد ترٲو مےٚ کوٚر مےٚ أکِس دۄن ؤرۍ یَن کِیر اَصٕل پٲٹھۍ تمہِ پتہٕ کوٚر مےٚ یِمن گرٛافٹ اتھ سۭتۍ سۭتۍ کوٚر مےٚ یِمن کینٛہہ دوہ تہِ ییٚمہِ سۭتۍ یِم صاف روٗدۍ تمہِ پتہٕ گوٚو تمہِ پتہٕ درٛاو دیُت یِمو تھوڑا نشان یِمن گوٚو بٕلوٗم ہیٚو پھٕلے ہِش درٛاے یِمن تہٕ یِمو دیُت کینٛہہ ٹایم بہٕ اتھ نِشان تہٕ یِم ٲسۍ رٕتۍ ژوٗنٛٹھ ییٚمہِ سۭتۍ مےٚ پنُن دِل خۄش گوٚو مےٚ آو پنٕنس دِلس منٛز یہِ جزبہٕ کہِ بہٕ کرٕ زیادٕ زیادٕ گاڈنگ تِکیازِ اتھ گاڈنگ چھِ واریاہ فٲیدٕ تہِ اَمہِ سۭتۍ چھِ اَسہِ پونٛسہٕ میلان اَمہِ سۭتۍ چھُ اَسہِ پنُن ٹایم سُپینٛڈ گژھان اَمہِ سۭتۍ چھِ اَسہِ واریاہ دِلس خُوشی میلان